فیصل اشرف ملک یُس مےٚ پِتُر بوے چھُ عامر ملک یُس بیاکھ پِتُر بوے چھُ جاوید احمد میر یُس ماستُر بوے چُھ فردوس احمد شاہ یُس پۄپھتُر بوے چھُ زاہد احمد پرے یُس بیاکھ پِتُر بوے چھُ